اَسلام ہیٚلو اَسلام وعلیکُم وعلیکُم اَسلام تُہۍ ؤنۍتَو مےٚ تُہۍ ؤنۍتَو مےٚ تُہۍ چھُوا شُپین پیٚٹھ تۅہہِ چھُوا گِراج وِراج کیٚنٛہہ اتہِ اچھا ٹھیٖک مےٚ ٲس گٲڑۍ نا زٕ ساس تہٕ باہ ماڈل یہِ ٲس مےٚ تھوڑا رپیر ہِش کرناوٕنۍ یَتھ اوس واریاہ سِسٹم دارِ وارِ چھِ یتھ پھُچمژٕ بیٚیہِ چھُ یتھ پینٛٹ وینٛٹ کرُن بدل بیٚیہ چھِ یتھ أنٛدرۍ سیٖٹ تھوڑا لاگنہِ بدل اَسہِ حظ گوٚو تھوڑا ایٚکسی ڈنٛٹ کِنۍ نا مےٚ نِیٛاے یارن أکۍ گٲڑۍ تہٕ تِمن چھُ دب دیُتمُت تہٕ اتھ چھُ اَکھ چھُ اتھ پٔتۍ کِنۍ بیکس بیٚیہِ چھُس فرٛنٹس تہِ واریاہ ہیٚن یِمنٕے دۅن جایَن چھُ اتھ کرناوُن تہٕ بیٚیہ چھُ اتھ اَکھ زٕ سیٖٹہٕ تِم تہِ چھِ خراب اِنٛجن تہِ چھُ لَاس سورُے نہَ نہَ ٹٲر تہِ ٹٲر تہِ اَوا اَوا أکۍ لٹہِ کریٛاے زٕ ساس وُہس منٛز اَہَن حظ آ زٕ ساس باہ

اَہَن حظ آ کاغذ ہے چھِ

ڈینٛٹ وینٛٹ سورُے یا ٹھیٖک اِنٛجنس کوٗتاہ چھُ آسہٕ لگ بگ کوٗتاہ لگہِ تتھ ڈاے لَچھ ہے مگر گٲڑ گٲڑۍ کنسیٚشن ونسیٚشن گژھِ کیٚنٛہہ

ٹھیٖک تیٚلہِ کر اَنہون أسۍ گٲڑۍ یہِ کتھ چھےٚ مگر یِہِ چھِ اَسہِ تھوڑا ایمرجنسی نا تہٕ پرٛابلم تھوڑا گرِ

کیٚنٛہہ نا چھُنہٕ پَرواے ہُہ

تُہۍ کٔرِو مےٚ یہِ اکاؤنٹ نمبر ویکاوُنٛٹ نمبر سینٛڈ نا ڈِسکاوُنٛٹ میلایٛا کیٚنٛہہ کوٗتاہ لگ بگ

اچھا اچھا چلو تیٚلہِ تیٚلہِ انو پگاہ یا کٲلۍ کیٚتھ اَنو بہٕ گٲڑۍ اچھا تُلِو اسلام وعلیکُم